وعلیکُم اسلام طاہر صٲب چھُو حظ کَتھ کَران مےٚ دٔپۍتو یہِ اَسہِ اوس یہِ رنٛگ کَرناوُن گَرَس منٛز نیٚبر کِنۍ تہِ مکانَس کَرُن تہٕ أنٛدرِمٮ۪ن چھُ اَسہِ لگ بگ پانٛژن کُٹھٮ۪ن کَرُن رنٛگ اَسہِ چھُ پی او پی چھُ اَتھ کٔرِتھ فِلحال پانٛژھ کَمرٕ چھِ اَسہِ بیٚیہِ چھُ نیٚبرِم مکان ترٛےٚ ترٛےٚ پور مَکان نہ بہٕ اوسُس دَپان اگر أسۍ کَلرَس منٛز کَرو نا رنٛگ مگر تھوڑا ڈِزایِن پَہَم اگر یی ہا تتھ آ بلکُل تی چھُ تی چھُ اَسہِ کَرُن واٹَر پرٛوٗف کَرو مےٚ سُہ روزان مےٚ چھُ باسان سُہ روزِ اَسہِ بہتر واٹر پرٛوٗف

وۄنہِ ما چھِ مےٚ ییٚمہِ کارُک پَے کیٚنٛہہ تۄہہِ آسیو زیادٕ پَے ٹھیٖک چھُ مےٚ چھُ باسان تیٚلہِ روزِ ہُہ نیرولیکٕے ٹھیٖک مےٚ چھُ باسان تہٕ ویسے چھِ ترٛےٚ دۄہ ترٛٮ۪ن دۄہَن منٛز کَرو ٹھیکہٕ پٲٹھی کٲم چلو ٹھیٖک چھُ مگر تۄہہِ چھُو یور اَسہِ واتُن باغات

چلو کیٚنٛہہ چھُنہٕ پرواے تُہۍ وٕچھِو سُہ پانَے تہِ مےٚ دٔپۍتو گۄڈٕ ریٹہِ ہُنٛد پورٕ پٲٹھۍ چلو کیٚنٛہہ چھُنہٕ پرواے یہِ چھُنہٕ زیادٕ بوٚڈ مسلہٕ کیٚنٛہہ چلو ٹھیٖک چھُ کیٚنٛہہ چھُ بہٕ کَرو تۄہہِ کال تیٚلہِ صُبحس ٹھیٖک چھےٚ چلو ٹھیٖک چلو بِہِو رۄبس حوال اسلام علیکم وعلیکُم سَلام